واریاہ زیادٕ واریاہ زٕیادٕ اہمیت پرنس مطلب کُنہِ ساتہٕ چھُ کُنہ ورقہ مطلب اسہِ آسان کیٚنٛہہ ڈیٹ ڈیٹ آف بٔرٕتھ سٹفِکیٹ یا بیٚیہِ کانٛہہ ضرٗوری کاغز تتھ چھِ آسان موٚہر تراوناوٕنۍ پرنسِپل سِنٛز سُہ چھِ موٚہر چھِ آسان بڑٮ۪ن بڑٮ۪ن اِنسانن اتھ تتھ چھِ وَنان سِٹیمپ ترٛاوُن تِم چھِ موٚہر ترٛاوان ییٚلے تِم موٚہر ترٛاون تیلے کرن تِم بیٚکِس جایہِ کُنہِ جایہِ رَٹن سُہ کاکُد نَتہِ رَٹن نہٕ سُہ ہیٚو کاکُد کیٚنٛہہ اِتھے پٲٹھۍ چھِ بدل بدل چیٖز واریاہ واریاہ چیٖز آسان یِم یتھ پرنہٕ کِس معاملس منٛز چھِ واریاہ ضروری آسان